اہن حظ آ یُس مےٚ یہِ فون اَنِیو اوپو اَے تھٔٹی وَن یہِ ہسا اوس گۄڈنِکؠن دۄہَن اَصٕل پٲٹھۍ چلان یہِ فون کَیٚمرا وَیٚمرا ٲس ٹھیٖک بَیٚک کَیٚمرا تہِ اوسُس ٹھیٖک فرنٛٹ کَیٚمرا تہِ اوسسُ ٹھیٖک اصل پٲٹھۍ اوس وۄنۍ ہَسا چھُ یہِ ہَینٛگ گژھان نَہ وۄنۍ فوٹو تُلَان سیوٚد نہ کینٛہہ بَیک کَیٚمرا تہِ اَتھ خراب گوٚمُت فرنٛٹ کَیٚمرا تہِ خراب گوٚمُت یہِ نہ حظ یہِ ہسا اوس گۄڈٕنِکؠن دۄہَن اَصٕل پٲٹھۍ چارٕج وارٕج گژھان اَصٕل پٲٹھۍ خطرناک چارٕج اوس یہِ گژھَان وۄنۍ نہ حظ چھُ یہِ سَہَل سَہَل چارٕج تہِ گژھان بَیٹرِی نَیٚرَان کم کال چھُ اتھ نَیٚرَان بَیٚٹرِی